اَوا یُس یہِ سوال چھُ یہِ چھُ واریاہ زیادٕ مطلب أزۍکِس معاشرَس منٛز مطلب اٮ۪پلٕے گژھان کیٛازِکہِ اگر أسۍ وٕچھو یِم گۄڈٕنِچ جَنریشَن ٲس مطلب سٲنۍ مٲلۍ مٲجۍ یا نانۍ بٕڈبَب تہٕ پَتہٕ اگر أسۍ تِم کَرو کَمپٕیَر یَتھ جَنریشَن سۭتۍ یُس سٲنۍ جَنریشَن چھُ مےٚ چھِ باسان تِم ٲسۍ پَنُن دیٖن سارویو کھۄتہٕ گۄڈٕ تٔتھی پرٛیارٕٹی دِوان باقِیو کامیو کھۄتہٕ باقِیو چیٖزو کھۄتہٕ مگر یُس سٲنۍ أزِچ جَنریشَن چھُ أسۍ چھُ یِم چھِ گۄڈٕ باقیَن کامٮ۪ن دِوان پَتہٕ چھُ یِم پَنُن دیٖن یا پَنُن ایٖمان پَکناوان یِم پٔتِم ٲسۍ تِم أسۍ چلو اگر أسۍ دیٖن مطلب اِسلامٕچ کَتھ کَرو کیٛازِکہِ أسۍ چھِ مُسلمان مےٚ باسان کُپوارا ڈِسٹِرٛکَس منٛز یا کَشمیٖرَس منٛز چھِ سارویو کھۄتہٕ زیادٕ مُسلمان اگر أسۍ مُسلمانَن ہُنٛد کَتھ کَرو تِمَن چھُ گۄڈٕنٮ۪تھٕے پَنُن مذہب مطلب یِم برٛونٛہہ کالہِ ٲسۍ تِمَن اوس گۄڈٕنٮ۪تھ پَنُن مذہب ضٔروٗری تِم ٲسۍ نٮ۪ماز پَران پانٛژھ وقت پرٛٮ۪تھ کانٛہہ کامہِ برٛونٛٹھ ٲسۍ گۄڈٕنٮ۪تھ تِم نٮ۪ماز پران اَدٕ مےٚ چھُ وٕنہِ یاد کہِ میٛٲنۍ موج ٲس مےٚ وَنان کہِ سٲنۍ موج ٲس نہٕ اَسہِ توٚتام بَتہٕ دِوان ژیٖرۍ کہِ یوٚتام نہٕ أسۍ نٮ۪ماز گۄڈٕنٮ۪تھ پَرو صُبحٲے ٲس نہٕ اَسہِ سُہ چاے دِوان کِہیٖنۍ یوٚتام نہٕ أسۍ نٮ۪ماز پَرٕہَو اَمیُک مطلب گوٚو تِمَن چھِ اوسمُت رِلیٖجَن مطلب مَذہب واریاہ زیادٕ کھٔسۍ مطلب واریاہ زیادٕ اہمیت تھاوان سانہِ تِمَن ہٕنٛز زِندگی منٛز مگر اَسہِ چھُنہٕ تہِ کِہیٖنۍ تہٕ چلو اگر اَتھ کارَس منٛز باقٕے چیٖز چھُ لایِک مطلب اگر أسۍ اَکھ اَصٕل زِندگی گُزارو یَتھ منٛز نہٕ أسۍ کٔہۭنۍ تہِ غلطی کَرو سُہ گٔے سُہ چھُ اَکھ اَسہِ دِوان کوکُن مطلب پایِنٛٹ کَران کہِ سُہ چھُ اَکھ اَصٕل مُسلمان لایِک تِم ٲسۍ نہٕ ژوٗر کَران کِہیٖنۍ تِم ٲسۍ نہٕ اَپو اَپُز وَنان کِہیٖنۍ تِم ٲسۍ واریاہ زیادٕ پوٚز وَنان تہٕ مطلب یہِ چھُ مےٚ بوٗزمُت کہِ یِم سُہ پٔتِم جَنریش اوس تِم ٲسۍ واریاہ زیادٕ پوٚز وَنان یا اِنسان چھِ وٕچھان تہِ کہِ تِمَن ہُنٛد گۄڈٕنِچ پرٛیارٹی چھِ سُہ گوٚو مذہب مگر یِم أزِچ چھِ تِمَن ہُنٛدِس منٛز چھِ یِہوٚے فون فون چَلاوُن فونَس سۭتۍ اِنوالٕو چاہے سُہ وَٹسَپ ٲسِن سٕنیپ ٲسِن سٕنیپ چیٹ ٲسِن یا باقٕے ٲسِن مطلب یہِ چھُ یوٗتاہ گوٚمت آز سٕنیپ چیٹَس پٮ۪ٹھ سٕٹریٖک مٮ۪نٛٹین کَرٕنۍ چھِ گٔمٕژ مٮ۪نٛڈیٹری ایز کَمپِیٲڈ ٹُہ نِماز پَرنہِ کھۄتہٕ سٕٹریٖک چھُنہٕ ہٮ۪کان پھٕٹرٲیِتھ کیٚنٛہہ مگر اِنسان نِماز چھُ ہٮ۪کان آرام سان پھٕٹرٲیِتھ تہٕ بیٚیہِ چھُنہٕ کانٛہہ اَفسوٗسٕے گژھان اَپُز وَنُن چھُنہٕ مطلب کانٛہہ تعجُبٕے کٲنٛسہِ نِش یِم أزۍچُہ جَنریشَن ہٕنٛدۍ چھِ تِمَن چھِ پرٛٮ۪تھ کُنہِ کَتھہِ پٮ۪ٹھ اَپُز اَپُز اَپُز یا یِم تہِ غلط کامہِ چھِ سُہ چھُ تِم کَران چاہے کانٛہہ ژھۄپہٕ کٔرِتھ چھِ کَران کانٛہہ کانٛہہ یِم ساروایَن ہٲیِتھ چھُ کَران تہٕ مگر سٲری چھُ مےٚ باسان یِتھی تہٕ یہِ چھُ واریاہ زیادٕ مےٚ باسان پٔتۍمی جَنریشَن یِم ٲسۍ تِمَے ٲسۍ واریاہ زیادٕ بہتر مگر أسۍ اگر أسۍ آز وٕچھو اگر کٲنٛسہِ اِنسانَس کَرِ تہِ ہدایَت تِم چھِ واریاہ زیادٕ سَمجھدار آسان سَنان چھُ پَتہٕ کیٛاہ ووٚن کٲنٛسہِ